وعلیکُم السلام اہن حظ آ

آ حکم کٔرِو کیٛاہ کیٛاہ ڈرٛاے فرٛوٗٹ گژھو تۄہہِ تُہۍ ؤنِو آ تۄہہِ کٔر چھُو ضروٗرت اکہِ دۄیہِ دُہۍ چھُو تۄہہِ اہن حظ آ مےٚ توٚر مےٚ توٚر سمٕجھ مےٚ توٚر سمٕجھ جناب مےٚ توٚر سمٕجھ ادٕ حظ تُہۍ ؤنِو کیٛاہ چھُ تہٕ بہٕ وُچھہِ کاجُو ٹھیٖک کوٗتاہ

آ ڈوٗنۍ چھِ خٔزٕر کِشمِش آ بہٕ چھیٚس تھاوان لیٚکھِتھ یہِ ونِو ؤنِو تُہۍ آ بادم تہِ چھِ اسہِ آ اتھ چھُو پادام چھُو تۄہہِ ضروٗرت ورقہٕ دار یا ورقہٕ بغٲر آ بہٕ تۄہہِ تھاوٕنۍ ہاے کوٛالٹی ٹھیٖک ڈوٗںۍ چھِ وۄنۍ یِوان اکھ چھُ یِوان آرڈِنری بیٛاکھ چھُ یِوان ہاے کوٛالٹی تہٕ بیٛاکھ چھُ یِوان تھوڑا ٹھیٖکھٕے درمیانس منٛز گوٚو یہ چھُ تھاوُن تیٚلہِ اصٕل گوٚو یہِ چھُ تیٚلہِ ہوٹل یہِ چھُ تیٚلہِ تٔمے حِساب اصلٕے چلو چلو ٹھیٖک چھُ یہِ چھُ نا یتھ پٲٹھۍ چھِ روزان یتھ پٲٹھۍ چھِ روزان پتَہ بۄٹہٕ ژیرٕ اہن حظ آ تِم تہِ چھِ آ تتھ تہِ چھِ یِوان آ آ نَہ یہِ روٗد مےٚ وۄنۍ یاد ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک بادم چھِ گژھان یہٲے حظ ترٚےٚ ہتھ رۄپیہِ تھاوو وۄنۍ تُہنٛدِ موٗجوٗب

کاجو چھِ گژھان پانٛژھ ہتھ رۄپیہِ پِستہٕ تہِ چھُ گژھان یہوے یِم حظ چھُ یہوے اَتھ مانِو تُہۍ ریٹِنٛگ پانٛژھ ہتھ شےٚ ہتھ تہٕ ستھ ہتھ ڈوٗنۍ حظ یہِ چھُ وۄنۍ تۄہہِ پٮ۪ٹھ تُہۍ کمہِ حِسابہٕ نِیِو تُہۍ اگر أڈۍ ڈوٗنۍ چھِ یِوان تِم یِم ورقہٕ دار چھِ آسان بیٛاکھ چھُ آسان ورقہٕ بغٲر تہِ ڈوٗنۍ یِم ورقہِ دار ڈوٗنۍ چھِ آسان تِم چھِ تھوڑا گژھان درٛوٚگی ترٛیٚن ساسن گژھان دۄن ساسن گژھان آ بیٚیہِ چھُنہٕ ہُو اڈیٛن ڈوٗنیٛو سۭتۍ کیٛاہ چھُ گژھان اڈیٛو ڈونیٛو سۭتۍ چھُ یہٲے ٲسس تہِ نیران کیٛتھام سۄ گرمی ہِش یِمو ڈوٗنیٛو سۭتۍ چھُنہٕ سُہ گژھان کیٚنٛہہ سٲنس کٲنسے ڈرٛاے فرٛوٗٹَس وۄنۍ چھُ یہِ اِنسانس تام تہِ زیادٕ تہِ گوٚژھ نہٕ کھیٛون کیٚنٛہہ چلو چلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ادٕ حظ ادٕ حظ چلو وعلیکُم السلام